یِم کھیل چھِ مطلب یِم واریاہن قٕسمن ہٕنٛدۍ کھیل چھِ یِم چھِ اسہِ واریاہ اکھ اثر تراوان سٲنِس سماجس منٛز مطلب یِم کھیلہٕ چھِ یِم چھِ اسہِ ہاوان سٲنس سماجس منٛز کیٚاہ چھِ چلان تہٕ کِتھ پٲٹھۍ ہٮ۪کو أسۍ یم کھیلہٕ استعمال کٔرِتھ تاکہِ أسۍ کرو اٮ۪ڈرس یِم کینٛہہ اینوارمینٹل اشوٗز چھِ پکان آزکل چلان چھِ پٮ۪ٹھ ہٮ۪کو یِم اٮ۪ڈرس کٔرِتھ تہٕ أسۍ کِتھ پٲٹھۍ ہٮ۪کو یم کم کٔرِتھ تہٕ أسۍ کِتھ پٲٹھۍ کرو أسۍ واتناوو پنُن سماج سسٹٕنٮ۪بٕل ڈیولاپمینٹس کُن بہٕ دِمہٕ تۄہہِ مثال اۭں مطلب اۭں اگر أسۍ کھیلہٕ چھِ گۄڈنٮ۪تھ چھِ کھیل چھِ اکھ أسۍ اگر کرو پلے مطلب کانٛہہ گٮ۪م تتھ منٛز چھِ أسۍ وٕچھان اگر أسۍ مطلب لُکن ہاوو مطلب اگرے أسۍ کُلۍ ژٹو مطلب أسۍ کرو ڈِفارسٹرٮ۪شن أسۍ ونو تِمن تمہِ سۭتۍ کیٚاہ نۄقصانات واتن مطلب سٲنِس سماجس پٮ۪ٹھ یہِ چھِ سماج وٕنکٮ۪س سٲنِس پوٗرٕ دُنیاہس کیٚاہ نۄقصانات یم مطلب وٕچھن یِم مطلب وقتس منٛز گۄڈنٮ۪تھٕے روٗد پے کم روٗد کم پیٚنہٕ سۭتۍ چھِ گژھان مطلب زمیٖن چھِ بنان مطلب بنجر مطلب اتھ چھُ نہٕ سُہ طاقت روزان کہیٖنۍ تاکہِ یہِ ہٮ۪کہِ پرڈیوٗس کٔرِتھ کینٛہہ اصل چیٖز یہِ چھِ نہٕ فرٹلِٹی فرٹاٮ۪ل روزان کہینۍ یہِ چھِ بنان انفرٹاٮ۪ل بیاکھ چیٖز چھِ مطلب یِمو جنگلاتو سۭتۍ چھُ سون ماحول روزان صاف یُس ایکسیٚس کاربن ڈاکساٮ۪ڈ چھُ روزان مطلب یِم کُلۍ چھِ مطلب أسۍ یوٗز کران ایز اےٚ کاربن سنگٕس یِم چھِ یہِ اکھ یہِ چٮ۪وان یہِ کاربن ڈاکساٮ۪ڈ تہٕ ماحول کران صاف امہِ سۭتۍ چھُ نہٕ زیادٕ گرم روزان نہٕ زیادٕ سرٕد روزان امہِ سۭتۍ چھُ روزان ٹٮ۪مپرٮ۪چر بٮ۪لنس کلایمیٹ چٮ۪نج چھُ نہٕ زیادٕ گژھان کہینۍ یُتھے أسۍ یِم کُلۍ ژٹو امہِ سۭتۍ چھِ گژھان کیٚاہ کُلۍ ژٹنہٕ سۭتۍ چھِ گژھان بیٚیہِ یِم چیٖز آ امہِ سۭتۍ چھُ گژھان مطلب اینوارمینٹل پلوٗشن تہِ گژھان مطلب یُتھے أسۍ گاڑٮ۪ن ہُنٛد دٕہ مطلب روٗد چھُ پٮ۪وان کم مطلب فصل چھِ نہٕ وۄبدان کہیٖنۍ امہِ سۭتۍ چھِ لُکن ہنٛزِ زندگی پٮ۪ٹھ اثر پٮ۪وان تہٕ لوٗک کہِ یِم تِمن چاروٲے چھِ تِمن تہِ چھُ اثر پٮ۪وان أسۍ اگر أسۍ یہِ گٮ۪م کرو آرگناٮ۪ز مطلب کُنہِ گراونڈس منٛز أسۍ ونو لُکن امِچ مطلب اہمیٚت کیٚاہ چھِ اگر نہٕ أسۍ کُلۍ ژٹو کہیٖنۍ اگر أسۍ رٮ۪فارٮ۪سٹرٮ۪شن کرو یا اٮ۪فارٮ۪سٹرٮ۪شن کرو أسۍ لاگو کُلۍ وۄبداوٕنۍ أمو سۭتۍ کیٚاہ فٲٮ۪دٕ یِیہِ سٲنِس فیوٗچرس منٛز تہٕ امہِ سۭتۍ کوٗتاہ پکو أسۍ سسٹٮ۪نِبٕل ڈٮ۪ولپمٮ۪نٹس کُن تہٕ سٲنۍ مطلب یم نٔے نٔے پیر چھِ سُہ کتھ پٲٹھۍ بچاون أسۍ امہِ سۭتۍ ہٮ۪کو أسۍ یِمن ؤنِتھ بیاکھ کھیل ہٮ۪کو أسۍ مطلب گِندنٲیِتھ مطلب أسۍ ونو تِمن مطلب یہِ مطلب پلوٗشنز اگر أسۍ ژھۄٹھ ژھٮ۪ٹھ یِمہِ پالتھیٖن یوٗز کرو لگاوو یتھ منٛز یا گریُک ژھۄٹھ ژٮ۪ٹھ تراوو یتھ منٛز آبس منٛز آبس کِیُتھ پلوٗشن گژھِ یُس آبُک ایٖکوسسٹم آسہِ یا یُس تمیُک ایکولاجِکل بٮ۪لنس آسہِ سُہ گژھِ امبٮ۪لنس یم تتیِکھ زوٗ زٲژ آسن تُمن تہِ مِلہِ تِمن گژھِ خطرٕ مطلب تتہِ گژھِ یوٗٹرافِکٮ۪شن تتہِ مرن سٲلِم اٮ۪لگی تہِ مرن مطلب گاڈٕ تہِ مرن یُس تتھ منٛز ڈِزالو آکسٮ۪جن آبس منٛز چھِ سُہ بنہِ سُہ گژھِ آلودٕ تہِ گاڈن گژھِ واریاہ مشکِل تُہنٛد تِم ہٮ۪کن ٹھوٗل ترٲوتھ کہیٖنۍ تہِ تِمن تہِ گژھِ مطلب ایکولاجِکل بٮ۪لنس تِم تہِ گژھن ختم امہِ سۭتۍ پیٚیہِ اسہِ ہر کانٛہہ چیٖز چھُ آسان پانہٕ ؤنۍ رٔلِتھ امہِ سۭتۍ گژھِ تِمن بچارٮ۪ن مطلب مرن تِم بیاکھ کھیل اگر اگر أسۍ آرگناٮ۪ز کرو أسۍ ونو تِمن مطلب اگر أسۍ مطلب گٲڑۍ چلاوو دٕہ تراوو زیادٕ تہٕ اسہِ کیٚاہ نۄقصان واتہِ سٲنِس سماجس سانٮ۪ن لُکن سانٮ۪ن زہنن پٮ۪ٹھ مطلب سٲنِس اٮ۪نرارمٮ۪نٹس کیٚاہ نۄقصان واتہِ یُتھے أسۍ دٕہ تراوان چھِ مطلب یِم کٕلورو فٕلورو کاربنٕز یا اگر ژھۄٹھ زالو مطلب أسۍ کرو نہٕ اصل پٲٹھۍ مطلب پراپر ٹٮ۪کنالجی یوٗز کہیٖنۍ ژھۄٹھ زالو آرام یتھ منٛز تمہِ سۭتۍ کیٚاہ نۄقصان واتہِ تمہِ سۭتۍ گۄڈنٮ۪ٹھے گژھِ ماحول گژھِ گندٕ مطلب مطلب اٮ۪سِڈ رٮ۪ن گژھِ زیادٕ امہِ سۭتۍ واتن انسانس نۄقصان انسانن گژھِ اوزوٗن ہول گژھِ مطلب یہِ سن لاٮ۪ٹ پیٚیہِ ڈاٮ۪رٮ۪کٹلی اسہِ پٮ۪ٹھ تہٕ اسہِ انسانن گژھِ گژھُن واریاہ مہلِک بٮ۪مارِ پٲدٕ تہِ جراسیٖم وسن تہِ واریاہ بٮ۪مارِ مہلِک بٮ۪مارِیِن انسانن تہٕ تمہِ سۭتۍ تہِ گژھِ انسانن واریاہ نۄقصانات مطلب لاٮ۪ک کووِڈ پٮ۪نڈمِک گوو أسۍ ہٮ۪کو نہٕ پتہٕ پرِوینٹ کٔرِتھ جلدی جلدی کہیٖنۍ یتھے پٲٹھۍ پزن أسۍ یِم پروینٹ کرنہٕ اسہِ پزِ اٮ۪جوکٮ۪شن دِنۍ لُکن اسہِ کِتھ پٲٹھۍ پزِ پراپر ٹٮ۪کنالجی یوٗز کرٕنۍ ییٚمہِ سۭتۍ أسۍ اینوارنمٮ۪نٹ صاف کرو تہٕ أسۍ بچاووکھ پنٕنۍ فیوٗچر جنرٮ۪شن تاکہِ أسۍ کرو أچیٖو سسٹٮ۪نِبٕل ڈٮ۪ولاپمینٹ گول